مےٚ ہسا اوٚن اَز برونٛہہ داہ دۄہ بازرٕ اکھ مِکسر یُس ہسا ہایر کمپنی ہُنٛد چُھ یہِ ہسا چھ اکھ ویتنام بیسڈ کمپنی تہٕ اَتھ منٛز باسیو مےٚ اکھ پازِٹیوٗ چیٖز یُس مےٚ أمیُک باسیو سُہ باسیو مےٚ یہِ کہ یہِ ہسا چھُ واریاہ کم پاور نِوان تہٕ اِوٕن اگر نہٕ ہسا کُنہِ ساتہٕ ڈایریکٹ پاور تہِ آسہِ یہِ ہسا چھِن أسۍ ہٮ۪کان اَمہِ ساتہٕ اِنوأٹرس پٮ۪ٹھ تہِ چلأوِتھ اگر ہسا تَتھ واریاہ لۄکٕٹ یا واریاہ کم ایمپیر بیٹری تہِ آسہِ بیٚیہِ ہسا باسیو مےٚ بیٛاکھ پازِٹِو چیٖز اَمیُک یہِ کہ اَتھ منٛز ہسا چھ أسۍ ہٮ۪کان ہر قٔسمٕکۍ مصالہٕ یِم ژیٖٹِتھ حظ تہٕ بیٚیہِ اگر کانٛہہ تہِ فروٗٹ آسہِ تَمہِ کِس فروٗٹس چھ أسۍ ہٮ۪کان با ضأبطہٕ اَتھ منٛز جوٗس بنأوِتھ بیٚیہِ یُس عام مُشکِل اوس أکِس اِنسانس گژھان سُہ ہسا اوس گژھان ماز یا ونو أسۍ چِکن سُہ گرنٛڈ کرُن ہسا اوس مُشکِل گژھان تہٕ اَتھ منٛز نسا باسے اَسہِ تِم مُشکِلات آیہِ نہٕ اَسہِ درپیش کیٚنٛہہ کہ أمۍ ہیوٚک نہٕ سُہ گرِنٛڈ کٔرِتھ أمۍ ہسا کوٚر بڈٕ اصل پہم سُہ تہِ گرِنٛڈ تہٕ نِکٮ۪ن نِکٮ۪ن پیٖسن منٛز کوٚرُن تبدیٖل تہٕ یہِ ہسا باسے مےٚ أمِکۍ پازِٹِو چیٖز